آ اگر بہٕ مین کَتھ کَرٕ پَننہِ بَڑگامٕچ ییٚتہِ بہٕ روزان چھُس اَتھ مَنٛز ہَسا چھِ واریاہ اِشوز یعنی کہِ واریاہ چَلینجِس تہِ یا اَپَرچونِٹیٖز یِم لُکھ فیس چھِ کِران یعنی کہِ یَنگ لُکھ تَتھ مَنٛز چھِ مین چیز گۄڈٕنیُک یُس یِوان چھُ اَن ایٚمپٕلایٚمٮ۪نٹ یعنی کہِ بے روزگٲری چھِ اگر أسۍ جنرَلَس مَنٛز کَتھ کَرو بے روزگٲری ہَسا چھِ وٕنکیٚنَس یہِ واریاہ پیٖکَس پٮ۪ٹھ واریاہ لُکھ ہَسا چھِ پٔروٕنۍ یِمَن نہٕ بِچارٮ۪ن جابٕے چھِ مِلان پَتہٕ ہَسا چھِ تِمَن گَژھان بِچارٮ۪ن بریٚن ڈرین بریٚن ڈرین ہَسا گوٚو سُہ نَفَر یُس ٹیلَنٹِڑ نَفَر چھُ آسان پَتہٕ ییٚلہِ نہٕ تٔمِس جابٕے مِلیو ایز پٔر تٔمۍ سُند سِکِل یُس تٔمۍ سُند نالیج چھِ آسان تٔمۍ سُند سِکِل چھِ آسان سُہ ہَسا چھُ مجبور گَژھان پَتہٕ باقٮَ۪ن کَنٹریز مَنٛز گَژھنہٕ خٲطرٕ پَرنہٕ کَرنہٕ خٲطرٕ تَمہِ سۭتۍ چھُ کَنٹری تہِ نۄقصانٕے گَژھان کہِ مین سِکِلڑ نَفَر چھِ ییتہِ نیران کہِ بڈگامَس مَنٛز ہَسا چھِ واریاہ لُکھ یِم بِچٲرۍ ایٚجُوکیٹِڑ چھِ لیکِن تِمو ہَسا مِلیو نہٕ جاب کِہیٖنۍ تِمن نہ چھِ مِلان تہِ کِہیٖنۍ یِم یَنگ پیٖپٕل چھِ یا اَگر کِرکَٹٕچ کَتھ تہِ کَرو واریاہ کھِلٲڑۍ چھِ واریاہ بیٹٕس مین چھِ زبَردَست بالَر یِمَن اَپَرچونٹی چھنہٕ میلٲنی نہٕ تہِ کیازِ تُہُند سِکِل چھُنہٕ تَمہِ آیہِ گَژھٲنی پیٖش برونٛہہ کَنہِ کہِ یہِ کمہِ آیہِ چھِ یہِ کیازِ سَپُز مےٚ وونمو تۄہہِ اَن ایمپٕلایمٮ۪نٹٕچ کَتھ کانٛہہ نَفَر چھُ قٲبِل مگر یہِ چھُنہٕ بِچور أمِس چھِ بدقسمٔتی اَتھ وَنان لَقٕے ییلہِ نہٕ ساتھ دِیُتنَس پَتہٕ چھِ تٔمِس سۭتۍ یِہاے پرابلِم گَژھان واریاہ چیز چھِ یِم فیس چھِ کَران یَنگ پیپٕل بَڑگامَس مَنٛز ایٚجوکیشَن تہِ چھِ واریاہ مطلب اگر أسۍ ایٚجوکیشَن وَنو یِم بیک بیکوٲڑ گام چھِ بڑگامَس مَنز یَتھ مَنٛز واریاہ یِوان چھِ یِمن بِچارٮ۪ن ہَسا چھِنہٕ ٹرانَسپوٹ فیسَلٹیز تہِ ایٚولیبٕل تَمہِ آیہِ آسان کیٚنٛہہ یِم اگر صبحٲے چھِ نیران ایٚجوکیشَن خٲطرٕ پَرنہٕ خٲطرٕ چھِ گَژھان یِم کُنہِ جٲے سِرینگرٕے اُمَن بِچارٮ۪ن یا گَژھَن یِم ماگَم پَننِسٕے ڈِسٹرٕکَس أکِس علاقَس مَنز لیکِن ییٚلہِ یِم ژیٖر چھِ یِوان اورٕ یِمَن ہَسا چھِنہٕ ٹرانَسپوٹ فیسَلٹیز ایٚولیبٕل آسان اصٕل پٲٹھۍ کیٚنٛہہ تَمہِ کہِ وَجہ سۭتۍ تہِ ہَسا چھِ واریاہ لُکھ یِم نہٕ گَژھٲنی چھِ پَتہٕ پَرنہِ تہِ تِم ہَسا چھِ گَرے پَران اَگر أسۍ کورِ ہٕنٛز ایٚکزامپٕل نِمو کورِ ہٕنٛز ہَسا چھِنہٕ کوٗر ہَسا چھِنہٕ جان گَژھان کہِ کورِ ہُند شام تانۍ شام وقتَس تانۍ روزُن کُنِسٕے زٔنِس تورٕ ییٚلہِ نہٕ گٲڑی بَنے پَتہٕ چھُ اَکھ مول گَژھان مجبور تٔمِس وَننہٕ خٲطرٕ ژٕ مہٕ گَژھٕے ژٕ پَر گَرے یِم چیز ہَسا چھِ بڈگامَس ایریا ہَس مَنٛز لُکھ کَران فیس یِم یَنگ پیپٕل چھِ واریاہ چیز ہسا چھِ اَگر أسۍ ڈَرگ ایڑِکشَنٕچ کَتھ تہِ کَرو یِم لُکھ ہَسا چھِ گَژھان ٲدی بَنیامٕتۍ چھِ ایڑِکشَن پَتہٕ نَشے چھُ تُمَن ژامُت تِم ہَسا چھِ چَرٕس چیٚوان بانجا بانگا کھیٚون پیٚوان سِگریٹٕس واریاہ چیز أڑۍ ہَسا چھِ شراب تہِ چیٚوان یہِ ہَسا پَزِ اَسہِ رُکاوُن اَمہِ سۭتۍ تہِ ہَسا گٔے واریاہ پرابلِم ماحول گوٚو خراب لُکَن ہُند مطلب ییٚلہِ نہٕ لُکَن جابٕے میلیو تِمَو لٲج یِم یِم کار کَرٕنۍ تِمو لٲج واریاہ کامہِ کَرٕنۍ تَمہِ سۭتۍ ہَسا گٔے تِمَن واریاہ پرابلِم